لوکَل ٹرٛانَسپوٹ یُس زَن اٮ۪وٮ۪لیبٕل چھِ سٲنِس پُلوامہِ ڈِسٹِرٛکَس منٛز تَتھ منٛز چھِ اَسہِ زیادٕ یِوان آٹو سومو بَسہٕ چھِ کیٛاہ چھِ وَنان یَتھ رِکشا چھِنہٕ وٕنہِ آمٕتۍ پُلووم کینٛہہ واریاہ اِمپیکٹ چھِ اَمیُک روزمرہ لایفہِ پٮ۪ٹھ أکِس کیٛاہ چھِ ونان یَتھ بَسکیٖندارَس پٮ۪ٹھ کیٛازِکہِ اگر أسۍ ؤنِو اَسہِ فار اٮ۪کزامپٕل گژھن پَتھنہِ پٮ۪ٹھ پُلوام أسۍ گژھو آٹُوَس منٛز سارنی چھَنہٕ اٮ۪فٲڈ ہٮ۪کان کٔرِتھ پنٛنہِ پٔرسٕنَل گاڑِ کینٛہہ گوٚو اَسہِ چھِ یِم واریاہ مَدَت دِوان اَتھ منٛز